آ سلام وعلیکُم آ ٹھیٖک پٲٹھۍ چھِو حظ آ یہِ چھِ حظ کِرمانی نہ شاپ ٹھیٖک حظ بِِلکُل بِِلکُل اسہِ حظ کوٚر اسہِ کوٚر ییٚمہِ موٗجوٗب حظ فون کہِ اسہِ اوس کیٚنٛہہ سامان ضروٗرت گَرِ گرِ چھِ فَنٛگشَن رَژھ کھَنٛڈ یَتھ خٲطرٕ چھِ اسہِ ضروٗرت آ مَشروٗم ڈَبہٕ جوراہ آ ٹَماٹَر جوٗس بٲدِیان مژررانٛگ مَرژٕواںٛگَن چھا شِملا شِملا چھَا شِملا بٲدِیان دالچیٖن آ آ تُہۍ کٔرِِو آ ٹھیٖک حظ تُہۍ بَنٲے زِیٚو اَصٕل پٲٹھۍ نا بِل وَغیٚرَہ تہٕ مگر اَکھ چیٖز حَظ چھُ اَکھ چیٖز چھُ اَکھ چیٖز چھُ مَطلَب نا اَکھ کٔرۍزیٚو پیکِنٛگ اَتھ اَصٕل پٲٹھۍ آ بیٚیہِ کٔرۍزیٚو بیٚیہِ کٲم تہٕ یہِ ہیٚکِوا تُہۍ گَرٕ سوٗزِتھ پَنہٕ نِس ٹرٛانَس پوٹ ذٔریعہِ آٹوٗوَس وَغیٚرَہ منٛز

ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک حظ تہٕ بہٕ کرٕ گۄڈٕ کَرٕ بہٕ ایٚڈریس سا سیٚنٛڈ تہٕ تُہۍ کٔرۍزیٚو پتہٕ مےٚ بیٚیہِ کَرہوو بہٕ لِسٹہٕ تۄہہِ سیٚنٛڈ تہٕ چَلو ٹھیٖک حَظ ٹھیٖک چھُ شُکرِیہ آ بِیٛاکھ چیٖز چھُ یہِ جوٗس رانی کرٛیٚڈٕ وَغیٚرَہ بَنہٕ نا آ بیٚیہِ پیٚپسی وَغیٚرَہ اچھا ٹھیٖک ٹھیٖک چَلو چَلو ٹھیٖک چھُ تیٚلہِ حظ مۅکلیے پَریشٲنی تُل ٹھیٖک چھُ او کے اَسلام